ییٚلہِ مےٚ گۄڈنؠتھ رَنُن ہیوٚت مےٚ توٚگ نہٕ رَنُن کینٛہہ بہٕ رَنُن توٚگُم نہٕ کینٛہہ پَتہٕ حظ ٲس مےٚ موج ہیٚچھناوان پَتہٕ وارٕ وارٕ وارٕ وارٕ تہٕ لوگ مےٚ رَنُن وٕنکؠن چھَس بہٕ رَنُن پَتہٕ رَنہِ مےٚ گاڑٕ مٔجۍ تِم گاڑِٕ مج تَجَم نہٕ کینٛہہ تہٕ پَتہٕ تجَم پتہٕ کَرے مےٚ یکھٕنۍ تہٕ ہیوٚک چھُم یکٕنۍ پؠٹھ گۄڈنیٚتھ گٔیَم نہٕ کینٛہہ تہٕ دوٚیٚمِہ لٹہِ گٔیَم اَصٕل پتہٕ ہیٚچھنٲوُس بہٕ اصلی ماجہِ مےٚ ہسا یہِ پتہٕ ہیٚچھنٲوُس بہٕ ماجہِ تہٕ پتہٕ توٚگ مےٚ سورُے کرُن مےٚ چھُ پتھ گۄڈنٮ۪تھ اوس نہٕ مےٚ کِہیٖنۍ تَگان بہٕ ٲسٕس بہٕ ٲسٕس یِہوے نہٕ اَنپَڑ ہِش بےٚ خبَر ہِش مےٚ اوس نہٕ یہِ ہسا یہِ کِہیٖنۍ یِوان کرنَے آیی یِوان بہٕ کیاہ کرٕ کیاہ نہٕ کرٕ وُنکؠن چھُ گژھان جان سارنٕے ہٕنٛدۍ کھۄتہٕ چھُ رَنُن گژھان اَصٕل تہٕ وٕنکیٚن چھُنہٕ یہِ ہسا یہِ وَننُک دَپنُک ضروٗرت کِہیٖنۍ پتہٕ ہیٚچھنٲوس بہٕ ماجہِ تَمہِ بَتہٕ رَنُن چاے کَرٕنۍ یہِ ہسا یہِ سِیُن رَنُن بٲژَن سۭتۍ کِتھ کٔنۍ نِکھ بتہٕ کتھ کٔنۍ یسا یہِ دیِہَکھ ترٛیش کِتھ کٔنۍ ڈُیَکھ بَتہٕ پھٔلۍ پتہٕ ہسا یہِ ٲس مےٚ بِیٚنہِ گَرَس منٛز پتہٕ ہیوٚچھ تَمہِ تہِ تَس ٲسۍ بینہِ زٕ کران أسۍ آسہٕ کامہِ تہِ گژھان یِکہٕ وَٹ یِکہٕ وَٹ ٲسۍ کَران پتہٕ اوس مےٚ بوے سُہ بوے ٲسِن أسۍ نِوان سُہ اوس اسہِ اکُے بوے ترٛؠن بیٚنین پتہٕ ٲسِن أسۍ نِوان سُہ سُہ اوس تَمہٕ ہن اسہِ زومُت پَتہٕ ٲسِن أسۍ باغَس منٛز گژھَو وارِ منٛز گژھَو أسۍ ٲسِن یہِ بوے پجہِ منٛز نِوان یور تہِ پَجہِ منٛز کَلَس پؠٹھ تورٕ تہِ اَنان تہٕ أسۍ ٲسۍ دَپان یہِ گوٚژھ نٕہ پَکُن أمِس بٲیِس منٛز سانؠن کَنہِ پھٔلۍ کھورَن یی اوس یہِ ہسا یہِ چھُ مےٚ کوٚرمُت بیٚیہِ کیاہ کَرہا بیٚیہِ ٲسٕس یِہُوے تُلان رَز گژھان گاسَس انان گٲو